اگر أسۍ کٔشیرِ ہنٛز کتھ کرُو کٔشیٖر چھِ اوُر آل اکھ خوبصورت جاے مگر انسان سٕنٛز فطرت چھِ یہِ کہِ انسانس چھُ پنُن یُس أمس روزن جاے آسہٕ انسانس چھُ تٔتتھٕے دل زیادٕ لگان تہٕ یُس سٲنۍ روزان جاے چھِ سُہ چھِ واریاہ زیادٕ خوبصورت تتھ منٛز چھ الگ الگ قسمن ہِنٛدۍ یہ نٲگ یوان چشمہٕ یوان لبنہٕ سۄ چھِ پوٗرٕ پاٹھۍ بالو سۭتۍ ؤلتھ تِمن بالن پٮ۪ٹھ چھُ سبزارٕے ہوت تور چھِ پکنِک مناونہِ لُکھ یوان تور چھِ دُوٗر جایو پٮ۪ٹھ لُکھ یوان تمیُک لُطف اُٹھاونہِ تہِ مےٚ چھُ پنُن یُس زن مےٚ گام چھُ سُہ چھُ مےٚ حد کھۄتہٕ زیادٕ پسنٛد تِکیازِ تتیکۍ یم لُکھ چھِ تم چھِ واریاہ اصٕل سُہ چھُ پننۍ خوبصورتی خٲطرٕ ماننہٕ یوان تہٕ تتیُک موٗسم چھُ مےٚ خوش لگان تتیُک پرٮ۪تھ کانٛہہ چیٖر چھُ مےٚ خوش لگان سُہ چھُ زیادٕ تر یوان ماننہٕ تمہِ کہِ پننہٕ درگاہ سۭتۍ تہٕ لُکھ چھِ تور یوان عبادت کرنہِ لُکن چھُ بروسہٕ آسان تہٕ تم چھِ تور یوان پَنٕنۍ غم گُسٲری کرنہٕ تہٕ مےٚ چھُ باسان کہِ یہے چھُ وجہ کہِ مےٚ چھِ پننِس اتھ گٔرس پننِس اتھ گامس سۭتۍ یوٗت محبت یوٗت لوٗل چھُ مےٚ تمیُک تمہٕ کہِ خوبصورتی ہُنٛد تمہِ چٮ۪ن جایِن ہُنٛد تمہِ تمہِ کٮ۪ن بالَن ہُنٛد تمہِ کٮ۪ن باغن ہُنٛد تہِ یمے چیٖز چھِ یم میٲنس دِلس خۄش چھِ کران